مَذہَب مَذہَبُک رول یُس سٲنِس ہِندُستانَس منٛز ہِندُستانچہِ سوسایٹی منٛز چھُ اَدا کَران یُس زَن یہِ مذہب چھُ سُہ چھُ سانہِ ہِندُستانچہِ سوسایٹی منٛز اَکھ اَہَم رول اَدا کَران سُہ چھُ یُس مَذہَب چھُ سُہ چھُ پُلٹِکَس منٛز تہِ واریاہ اَہَم رول اَدا کَران واریاہ ضٔروٗری چھُ واریاہ اَہم رول اَدا کَران تہٕ بہٕ چھَس یَژھان پنٛنِس بہٕ چھَس ہَر کٲنٛسہِ مذہَبَس یہِ بہٕ چھَس پرٛٮ۪تھ کٲنٛسہِ مَذہَبَس مُتعلِق یی یَژھان وَنُن زِ ہَر کانٛہہ مَذہَب چھُ اَصٕل ہَر کانٛہہ مَذہَب چھِ پنٛنہِ جایہِ ہر کٲنٛسہِ مذہبَس چھِ پَننہِ جایہِ اَکھ اَہم خصوٗصیت اَکھ اَہم اہمیت ہَر کانٛہہ مَذہَب چھُ اَصۭل تہٕ مَز یَکجہ روزنہٕ خٲطرٕ پَزِ اَسہِ سارنٕے مَذہَبٕچ عزت کَرٕنۍ پرٛٮ۪تھ کٲنٛسہِ مذہَبٕچ عزت کَرٕنۍ